وعلیکُم اسلام اوا ٹھیٖک چھُ ٹھیٖک پٲٹھۍ ؤنِو ؤنِو ؤنِو حظ ؤنِو ؤنِو بٕے چھُس کَتنس چھُ بَناوُن جَگہ اَتتھس کوتاہ جگہ چھُ مطلب کَمہِ ٹایپٕچ بِلڈِنٛگ ہیٚکہِ اَتتھس بٔنِتھ فرٛینٛٹ سایِڈ چھُ کَرُن روڈَس کُنُے چلو یہِ بَنہِ تہٕ تُہۍ ؤنِو اتھ کوتاہ چھُ ہُہ ایٚسٹِمیٹ کوٗتاہ ریوِنیٛوٗ لَگہِ اَتھ کوٗتاہ اگر مین شُپینَس منٛز چھُ یہِ تہٕ بیٚیہِ چھُس روڈ تٔتھٕے تیٚلہِ ما ہیٚکہِ اگر اَصٕل کَمپٕلیٚکس چھُ بَناوُن تَتھ لَگہِ رۄپیہِ کَرور کھَنٛڈ لگ بگ میٹیٖرِیَل چھُ یُس زَن لَگَان چھُ بیٚسِک میٹیٖرِیَل سورُے نہ کَنٛکِریٖٹٕے

ڈیٚپٕتھ وُچھو پتہٕ تَمی حِساب ییٚتہِ یِتہٕ ییٚلہِ اَتھ وُچھو اوٗر یِمو اتہِ وُچھو زٔمیٖن کِژھ چھےٚ اَتیٚس تَمی حِسابہٕ دِمہوس پتہٕ ڈیٚپٕتھ

تیٚلہِ سُہ وُچھو پتہٕ تٔتھٕے ییٚلہِ تور یِمو تٔتھٕے وُچھو پتہٕ سُہ پانٕے تٔتھٕے کَرو پتہٕ ڈِسایِڈ تہٕ کوٗتاہ ہُہ گَژھِ تَتھ چَلو وۅنۍ اَکھ کَرور تہٕ شیٖتھ لَچھ تام لَگہِ اَتھ تِکیٛاز کَمپٕلیٚکٕس گَژھِ اَصٕل تہِ آسُن اَوا اَوا کیٛازِ نہٕ ٹھیٖک حظ چھُ